ؤنیُک تام یُس مےٚ ساروے کھۄتہٕ خراب تجرُبہٕ چھُ روٗدمُت پلو انہٕ نس منٛز سُہ چھُ مےٚ جان پلیرُک ٹراوزر آز برٛونٛٹھ یُس مےٚ ترٛےٚ رٮ۪تھ چھُ اوٚنمُت جان پلیر کِس شو روٗم پٮ۪ٹھ ییٚمہِ ساتہٕ سُہ مےٚ شو روٗم پٮ۪ٹھ چھُ اوٚنمُت سُہ چھُ مےٚ اکھ واریاہ درٛوگ تہِ پیومُت بیٚیہِ دوٚپ تِمو تمہِ ساتہٕ تتھ باسیٚو مےٚ تمہِ ساتہٕ کپُر تہِ اصل بیٚیہِ دوٚپ تِمو دوٚپُک یہِ یتھ نیرِ واریاہ ٹایِم تہِ یتھ نیرِنہٕ کلر تہِ کینٛہہ کوٹھۍ تہِ نیرنس نہٕ کینٛہہ تمہِ پتہٕ یِتھُے مےٚ سُہ گرٕ اوٚن یِتُھے مےٚ سُہ اکہِ دۄیہِ لٹہِ لوگ تمہِ پتہٕ یُس مےٚ چھول تتھ درٛاو کلر تہِ تمہِ پتہٕ درٛایہِ تتھ کوٹھۍ تہِ بیٚیہِ ووٚتھ تتھ پھیٖڑ تہِ تٔتھۍ برعکس چھِ میٲنۍ یارن اکھ ٹراوزر اوٚنمُت لوکل ٹراوزر یُس تٔمۍ ساڑ پانٛژھ ہتھ چھُ اوٚنمُت میانہِ کھۄتہٕ واریاہ کم تٔمِس چھُ تتھ ٹایِم تہِ واریاہ اصل نیران بیٚیہِ چھِ آسان تٔمِس سُہ ؤنکٮ۪ن دۄہ راتھ لٲگِتھ تتھ برعکس یُس میون ٹراوزر چھُ سُہ لیہِ نہٕ میانہِ حساب تتھ نِش دہ رۄپیہِ تہِ یِہٕے چھُ ؤنیُک تانۍ مےٚ سارِوٕے کھۄتہٕ خراب چیٖز چھُ اوٚنمُت پننہِ زندگی منٛز سُہ چھِ یِہَے ٹراوزر